ہاں آز ٲں مےٚ چھُ پَننہِ کھۄتہٕ ٲں اَکھ ٲں بوٚڑ بھوے تہٕ بیٚیہِ چھُ مےٚ پَننہِ کھۄتہٕ بیٛاکھ لۄکُٹ بھوے تِم چھِ میٛانہِ کھۄتہٕ واریاہ ڈِفریٚنٛٹ ٲں تِم چھِ میٛانہِ کھۄتہٕ واریاہ ذہیٖن پرنَس لیٚکھنَس منٛز تہِ تہٕ ہَر کُنہِ منٛز لیکن ٲں بہٕ چھیٚس ساروٕے کھۄتہٕ زیادٕ ذہیٖن گھرٕ کامہِ منٛز مےٚ چھِ گھرٕ کامہِ ہنٛز ہَر کانٛہہ مہارَت پَلوٚو چھَلنُک ٲں رَننُک کَرنُک ٲں ڈوَن پھَشُک تہٕ تمہِ مۄکھ چھیٚس بہٕ تہنٛدِ کھۄتہٕ واریاہ ٲں الگ لیکن تِمن چھِ بِچاریٚن یِہٲے پرنٕچۍ ورنٕچۍ ٲں چھِ تِمن لیکن ٲں گھرٕ کامہِ ہُنٛد چھُکھ نہٕ بالکل تِمن کانٛہہ ہُو مطلب رُحجان چھُنہٕ تِمَن گھرٕ کامہِ ہُنٛد کیٚنٛہہ مےٚ چھُ اَکھ چیٖز ٲں بہٕ چھیٚس گھرٕ کٲم کَران صاف شفاف پٲٹھۍ پَلوٚو چھلان صاف شَفاف پٲٹھۍ حتیٰ کہِ مےٚ چھِ زٔمیٖندٲری تہِ خۄش لَگان کَرٕنۍ لیکن تِمَن چھَنہٕ خۄش لگان کَرٕنۍ کیٚنٛہہ مےٚ چھِ گاو تہِ خۄش لگان پالٕنۍ لیکن تِمَن چھَنہٕ گاو تہِ خۄش لَگان کیٚنٛہہ تِم چھِ دَپان یہِ چھُو تُہۍ تھاوان گھرَس منٛز ڈھیرٕ تہنٛدِ ٲں تَمہِ اکھ ٲں سُہ ریٖزَن چھُ تِمَن چھُ پرنَس کُن زیادٕ مےٚ چھُنہٕ کیٚنٛہہ مےٚ چھُ گھرٕ کامہِ کُن اَمے چھیٚس بہٕ سارنٕے ٹٲٹھ تہٕ اَمے چھُ مےٚ پَنُن پان باسان تہنٛدِ کھۄتہٕ بہٕ چھیٚس واریاہ ڈِفریٚنٛٹ تہٕ مےٚ چھِ گھرٕ کٲم ساروٕے کھۄتہٕ عزیٖز